سٲنِس اَیٚریا ہَس منٛز چھُ اَکھ فیمَس سُکوٗل ییٚمِیُک زَن ناو چھُ ایٚس ایٚس آیۍ اِی سعید سُکالٲرٕس ایٚجُوکیشَن اِنٛسچوٗٹ ایٚجُوکیشَن آف سکوٗل یہِ چھُ واریاہ زیادٕ فَیمَس سٲنِس اَیٚریا ہَس منٛز اَتہِ چھِ واریاہ اَصٕل فیسَلٹی اَتہِ چھِ سکوٗل لۄکٹَؠن شُرؠن خٲطرٕ گنٛدنہٕ خٲطرٕ تِمَن تِہُنٛد دِل بہلاونہٕ خٲطرٕ چھِ واریاہ چیٖز ییٚمہِ سۭتۍ تِم تَتھ سکوٗلَس منٛز چھِ دۄہ ہیٚکان کٔڑِتھ یِم زَن واریاہ لَکٕٹۍ شُرۍ چھِ آسان تہٕ بَڑؠن ہٕنٛدۍ خٲطرٕ چھِ کیٚمپوٗٹٲرٕس چھِ لَیٚپٹاپ چھِ باقٕے سُماٹ بوڈٕز چھِ تَتہِ چھِ واریاہ اَصٕل ٹیٖچٲرٕس تہِ یِم شُرؠن واریاہ اَصٕل ایٚجُوکیشَن چھِ دِوان تہٕ تَمِیُک رِزَلٹ چھُ پرٛؠتھ ؤرۍ یہِ یِوان واریاہ زیادٕ اَصٕل اِسلِیے چھُ سُہ واریاہ زیادٕ فیمَس سکوٗل تہٕ اَسہِ تہِ چھُ سُہ أسۍ تہِ چھِ واریاہ سیٚٹِسفاے تَمہِ سکوٗل کِنۍ کہِ اَسہِ تہِ چھِ مےٚ تہِ چھِ تَتہِ کٔرمٕژ ایٚجُوکیشَن ٹؠنتھَس تام بہٕ تہِ ٲسٕس تَتہِ بہٕ تہِ چھَس تَمہِ سَکوٗلٕچ طالبہِ علِم تہٕ سٲنٛۍ لَکٕٹۍ شُرۍ تہِ سٲنۍ سٲری جَنٕریشَن یوس وۄنۍ برٛیٹھِم آیہِ یۄس وۄنۍ آیہِ سٲنۍ نوٚو جَنٕریشَن تہٕ سۄ تہِ ترٛاوہَون أسۍ تَتہِ تہٕ پَران تہِ چھِ سانہِ سکوٗل سانہِ گَرٕکۍ شُرۍ تٔتھۍ سکوٗلَس تہٕ سُہ چھُ یِوان یَتھ سٲنِس ایٚریا ہَس منٛز فیمَس سکوٗل ماننہٕ تَمہِ چہِ فَیسَلٹی کہِ وجہ سۭتۍ چھِ تور پرٛؠتھ کانٛہہ پرٛؠتھ کانٛہہ پَیرنٛٹ پَننؠن شُرؠن تَتہِ چی توٗرۍ نِوان تہٕ تَتہِ اَیٚڈمِشَن کَرناوان تَتہِ چھِ واریاہ اَصٕل فَیسَلٹی تَتہِ چھِ ٹیچٲرٕس تہِ واریاہ زیادٕ اَصٕل تَتہِ چھِ سٲرٕے سِٹَاف میٚمبٲرٕس تِم تہِ چھِ واریاہ اَصٕل تہٕ شُرؠن چھِ تَتہِ ایٚجُوکیشنَس سۭتۍ سۭتۍ قُۄرٲنی تعلیٖم تہِ یِوان دِنہٕ یِتھ کٔنۍ زَن چھِ تور اِسی لیے چھِ توتہِ سُے سکوٗل یِوان واریاہ زیادٕ اَصٕل مانٛنہٕ نٮ۪مازیٚز پانٛژھ وَقت تہِ چھِ تَتہِ ماسٹَر پَرناوان تہٕ تَمہِ علاوٕ چھِ تَتہِ پِکنِک چھِ کَرناوان باقٕے چیٖز چھِ کَرناوان شُرؠن چھِ گیمٕز آسان گیمٕز ڈے چھِکھ دِوان مَناونہٕ گیمِز کٕلاسٕز چھِ تَتہِ آسان تَتہِ چھِ آسان قۄرآن کٕلاسِز تہِ چھِ آسان قۄرآن تہِ چھِ پَرناوان گیمٕز تہِ چھِ کَرناوان تہٕ ییٚمہِ سۭتۍ زَن شُرؠن چھُ دِل بہلان تہٕ تِم چھِ تَتہِ واریاہ ویٚل ایٚجُوکیٚٹٕڈ نیران تہٕ تَمہِ سکوٗل منٛز چھِ واریاہ سٹوٗڈنٛٹ یِم زَن ڈاکٹَرز بَنے اِنجیٖنٲرٕز بَنےٚ یِم زَن بٔڑۍ بٔڑۍ آفِسٲرٕز بَنے تہٕ تمہِ کؠن سکوٗل کؠن سٹوٗڈنٛٹَن چھُ فخٕر کہِ تَتھ سکوٗلَس پؠٹھ ییٚتہِ چھُ یِوان ساروی کھۄتہٕ فیمَس سکوٗل سُے مانٛنہٕ تہٕ اَسہِ تہِ چھِ أسۍ تہِ چھِ واریاہ سیٹِسفاے کہِ سٲنِس ایریا ہَس منٛز چھُ یوٗتاہ اَصٕل یوٗتاہ اَصٕل سکوٗل ییٚتہِ ویٚل ویٚل ایٚجُوکیٹِڈ شُرۍ چھِ نیٚران ییٚتہِ زَن لۄکُٹ شُر چھُ نَرسٔری پؠٹھ تورٕ چھِ نیٖرِتھ چھُ سُہ پَنُن جاب ہیٚکان آرام سان کٔرِتھ تَتہِ چھِ اے پٕلَس ہیٚور ہیٚور مارکٕس سٹوٗڈَنٛٹَس یِوان تَتہِ چھِ آسان نایِنٛٹی پٔرسَنٛٹ مارکٕس سٹوٗڈَنٹَس تَتِیُک شُر چھُنہٕ دَربٕدٔرِی کَران کینٛہہ تَتِیُک شُرۍ چھُ قۄرٲنی دیٖنی تعلِم تہِ پَران تہٕ دُنیٲیی تعلِم تہِ اِسلیے چھُ سُہ سٲنِس ایریا ہَس منٛز فیمَس سکوٗل یِوان ماننہٕ